یُس زَن یہِ دوٚیُم چیٖز اوس اَتھ ٲسۍ دوٚنوَے چیٖز اگر تۄہہِ بہٕ وَنو گۄڈٕ اَمیُک رٕژَر یَتھ اوس کالٹی باسے مےٚ یِتھ پٲٹھۍ ٹھیٖک کالٹی منٛز باسیو نہٕ مےٚ زیادٕ مسلہٕ کینٛہہ وۄنۍ گوٚو اَتھ اس تھوڑا سایزَس منٛز باسے مےٚ پرٛابلِم سایز اوس نہٕ زیادٕ ٹھیٖک کینٛہہ اور کیٛاہ چھِ اَتھ وَنان بیٚیہِ یۄس اَمِچ ڈِلِؤری گٔے ڈِلِؤری منٛز باسے مےٚ پرٛابلِم ڈِلؤری ہَسا گٔے ڈِلے واریاہ زیادٕ تَتھ منٛز آے اَسہِ فطرت اور یُس پیمٮ۪نٛٹ سِسٹَم اوس سُہ اوس نہٕ اَتھ زیادٕ ٹھیٖک کِہیٖنۍ تہِ کیش آن ڈِلؤری ٲس نہٕ اَتھ اوپشَنٕے زَن بلکہِ زَن چھِ یِتھ چیٖز تِم ٲسۍ زیادٕ آسان کیش آن ڈِلؤریَس پٮ۪ٹھ یہِ باسے مےٚ اَتھ تھوڑا پرٛابلِم

ہُتھ پٲٹھۍ ٲس یہِ چیٖز اَصٕل چیٖز ہَسا اوس بَڑٕ میٚٹیٖریَل ویٚٹیٖریَل اَصٕل سِٹایل وِٹایل اَصٕل سورُے کینٛہہ اوسُس اَصٕل وۄنۍ گوٚو سایزَس منٛز باسے مےٚ پرٛابلِم سایز اوس اَتھ تھوڑا خراب یہِ سایز ووٚنمُت اوس تہِ سایز اوس نہٕ کینٛہہ